فاینانشل سیکٹر یُس زَن پَتہٕ کالہٕ پٮ۪ٹھے چلان چھُ یِوان مگر کیٚنٛژھو ؤرۍیو پٮ۪ٹھ۪ گٔے اَتھ سَکھ بَڑوتی یِتھ کٔنۍ زَن برٛونٛٹھ لون اوس نہٕ میسر یِوان کرنہٕ کیٚنٛہہ آز چھِ یِوان کرنہٕ مُختلِف قٕسمو لون ییٚمہِ سۭتۍ زَن اَکھ زمیٖندار بوے فٲیِدٕ چھِ ہٮ۪کان تَتھ تُلِتھ سُہ چھِ ہٮ۪کان سونٛتہٕ سُلی لون کٔڑِتھ پَتہٕ ییٚلہِ تٔمِس وَقتَس آٹمَس منٛز یعنی ہَردَس منٛز پَنُن مال چھُ سُہ والان تہٕ والان چھُ تَمیُک قرض نَکھٕ تیٖتِس کالَس یِم تٔمِس پونٛسہٕ ضوٚرَتھ چھِ آسان سُہ چھِ تِم بٮ۪نٛک منٛز آسٮ۪ن لون کوٚڑمُت یا فاینانشَل سٮ۪کٹَر کُنہِ تہِ پٮ۪ٹھ لون آسٮ۪ن کوٚرمُت تمہِ سۭتۍ تِم کامہِ پنٛنہِ کَران تہٕ ییٚمہِ طٔریٖقو سات کوٚر أمۍ فاینانشَل سٮ۪کٹَرَن واریاہَن چیٖزَن مَدَد یا یِتھ پٲٹھۍ زَن یِمو گاڑے لونَس پٮ۪ٹھ دِژٕ اَمہِ سۭتۍ اَکھ عام اِنسان یُس زَن دَکہٕ گاڑٮ۪ن منٛز دَکہٕ اوس کھٮ۪وان سُہ چھُ آز پنٛنہِ گاڑِ منٛز آرام سان کُنہِ تہِ جایہِ گٔژھِتھ ہٮ۪کان